سٲنِس ایریاہَس مَنٛز چھُ واریاہ اَلحَمدُلِلہ اَصل ٹیٚک سَپوٹ اَگر تمَن یورٕ اِنسان کال چھُ کَران تِم چھِ اَسہِ اورٕ ریٚسپونس کَران ٹیٚک سَپوٹ چھُ آسان مَطلَب تِم یِم اَسہِ مَطلَب کیٚمپیوٹَر لیپٹاپ ٹیبلِٹ سوفٹِہ وِیَر کانٛہہ تہٕ پروبلَم آسہِ تَتھ رِلیٹِڈ تِم چھِ سٲنۍ کَتھ بوزان تہٕ مَطلَب تمیُک آنسَر اَسہِ مَطلَب کَران وۄنۍ اَگَر نہٕ مَطلَب زیاد آسہِ مَطلَب زیاد پرابلم آسہِ تم چھِ اَسہِ مَطلَب کَنٹیٚکٹ کَرناوان بیٚکِس سروَرَس اَتھِ پَتہٕ چھِ کَران تِم کٲم تِم چھِ مَطلَب سٲنۍ پرابلِم کَران مَطلَب یہِ مَسلہٕ کَران حَل تہٕ اَلبَتہَ یُس یہِ میجَر اِشو چھُ سٲنِس کوٚم نِٹی مَنٛز یُس تِم مَطلَب سون کوٚمنِٹی فیس چھِ کَران سُہ چھِ یہِ کہِ کُنہِ ساتہٕ چھَ نہٕ مَطلَب تیتھ ایٚلیٚکٹرِکسِٹی چھَ نہٕ آسان کِہیٖنۍ پاوَر چھُ نہٕ آسان کِہیٖنۍ تِم چھِنہٕ آسان اَویلیبِل اَسہِ مَطلَب مَطلَب کینٛہہ یا نیٚٹورک پرابلَم چھِ آسان کُنہِ ساتہٕ أسۍ چھِ نہٕ ہیٚکان تِمَن مَطلَب نِش وٲتِتھ کِہیٖنۍ تہٕ تمہِ سۭتۍ تہِ چھُ گَژھان اَسہِ مَطلَب واریاہ زیادٕ بَڈٕ پرابلم سُہ واریاہ پرابلم کَران اِنسانَس چھِ آسان کُنہِ ساتہٕ واریاہ زیادٕ نیٖڈ تِمَن أسۍ چھِنہٕ مطلب تور ہیٚکان وٲتِتھ کِہیٖنۍ نیٚٹورک پرابلم چھِ ہیٚکان مَطلَب گٔژھِتھ فون کِتھ پٲٹھۍ گَژھان چارٕج یا تِم کِتھ پٲٹھۍ مَطلَب کَران مینٹین پَنُن سوروے مَطلَب سِسٹَم سُہ چیٖز چھُ یُس مَطلَب اَسہِ واریاہ فیس چھُ پیٚوان سٲنۍ کوٚمنٹی اَدَروایِز چھُ سٲنۍ یُس زَن ٹیٚک سَپوٹ سٲنِس ایریاہَس مَنٛز چھُ سُہ چھُ مَطلَب واریاہ زیاد اَصل بییٚہِ چھُ اَسہِ سُہ واریاہ مَطلَب پَنٕنۍ فیسلِٹی واریاہ پرووایِڈ اَسہِ مَطلَب کَران تہٕ أسۍ چھِ واریاہ مَطلَب سیٹِسفے پَننہِ مَطلَب ٹیٚک سَپوٹسَس سۭتۍ